سون ساروِیو کھۄتہٕ بوٚڑ تہٕ عزتہٕ وول لیٖڈَر چھِ سون حضرت محمد مصطفیٰ صلی اللہ علیہِ وَسلَم یَس پٮ۪ٹھ سٲنۍ زندگی ٲسِنۍ قربان سون مال و جان ٲسِن تٔمِس پٮ۪ٹھ قربان ییٚمۍ پنٛنہِ ییٚمہِ اُمتہٕ خٲطر واریاہ سختی برداشت کٔرۍ تہٕ اَسہِ خٲطرٕ کوٚرُن پرٛٮ۪تھ وِزِ پرٛٮ۪تھ وقتہٕ رٔتۍ رٔتۍ دُعا ییٚمۍ أسۍ ہیٚچھنٲے خۄدا صٲبُن پیغام ووٚنُن اَسہِ پتہٕ ہیٚچھنٲیِن کِتھ پٲٹھۍ پٔکِو یِمَن پیغامَن پٮ۪ٹھ ییٚمہِ سۭتۍ سٲنۍ زندگی یَتھ دُنیاہَس منٛز تہِ بہتر بَنہِ تہِ ٲخٕرَتَس منٛز تہِ بیتر بَنہِ ییٚمۍ أسۍ ہیٚچھنٲے زندگی ہٕنٛدۍ صحیح طور طریٖق ییٚمۍ أسۍ ہٮ۪چھنٲے کہ أکہ اگر کانٛہہ یتیٖم آسہِ کانٛہہ غریٖب آسہِ کانٛہہ مِسکیٖن آسہِ تِمَن گژھِ نہٕ دَکہٕ دیُن تِمَن سۭتۍ تہِ گژھِ پیار وَ محبت سان پیش یُن

کانٛہہ غریٖب آسہِ تٔمۍ سُنٛد خیال گژھِ یُن تھاونہٕ تٔمِس گژھِ یُن کھٮ۪ن چھٮ۪ن خٲطر اِنتِظام یُن کرنہٕ کانٛہہ یتیٖم آسہِ یَس گُنجٲیِش آسہِ سُہ ہسا گژھِ تِمَن پالُن یُس تِمَن پالہِ تٔمِس ہسا دی خۄدا صٲب ٲخرَتَس منٛز جنت ییٚمۍ أسۍ ہٮ۪چھنٲے کہ حق کیٛاہ چھِ تہٕ نا حق کیٛاہ چھِ یُس اَسہِ ییٚمۍ أسۍ ہٮ۪چھنٲے کہ اِسلام چھِ اَکھ صحیح تہٕ سہٕ پوٚز مذہب یَتھ نہٕ کانٛہہ شَک چھِ ییٚمۍ سانہِ خٲطرٕ واریاہ مُشکِلات تُلۍ مگر کُنہِ وِزِ تہِ کوٚرُن نہٕ اَسہِ بَد دُعا یا کیٚنہہ ہمیشہ کٔرِنۍ رٔتۍ دُعا ییٚمیُک نتیٖجہ چھِ کہ أزۍکِس دورَس منٛز وٕچھُو تُہۍ کۭتیٛاہ گۄناہ چھِ گژھان مگر تویتہِ چھِنہٕ سُہ عزاب یَتھ اُمَتَس پٮ۪ٹھ کیٚنہہ یہِ بٲقِیَن اُمَتَن پٮ۪ٹھ یِم بِرنٛہِمٮ۪ن یِوان اوس اگر کانٛہہ گۄناہ تہِ چھِ کران مگر پَتہٕ کَرِ صحیح توبہٕ تٔمِس ہسا چھِ معاف یِوان کرنہٕ ییٚمِس اَکھ اَکھ مطلب سُہ گَرُک اَکھ اَکھ پیوٗنٛتھ ہیٚچھنٲے کہ کِتھ پٲٹھۍ چھُو تۄہہِ یہِ زندگی گُزارٕنۍ مطلب کہ بَتہٕ چھُ کھیوٚن یہِ کھیٚیِو دٔچھنہِ اَتھٕ أسۍ چھِ کوٗشِش کران کہِ أسۍ گژھو دٔچھنہِ اَتھٕ بَتہٕ کھیٚنۍ ہیٚچھنٲیِن کہِ بَتہٕ کھیٚنہٕ برٛونٛٹھ گژھِ پَرُن بِسمہِ اللہ سُہ چھِ أسۍ پران ضٔروٗری ییٚمۍ أسۍ ہٮ۪چھنٲے کہ ترٛیِش گژھِ پتھر بِہِتھ چیٚنۍ ییٚمۍ أسۍ ہٮ۪چھنٲے

اگر کانٛہہ بۄچھِ ہوٚت آسہِ سُہ ٲسۍزیون کھیٛاناوان تہٕ چاوناوان ییٚمۍ أسۍ ہیٚچھنٲے

ہمسایَس سۭتۍ کیُتھ سلوٗک گژھیو آسُن ہمسایَس سۭتۍ ہسا گژھِنو واریاہ رٔتۍ سلوٗک آسٕنۍ تِکیٛازِ یُس ہمسایَس سۭتۍ رُت سلوٗک کَرِ سُہ ہسا آسیو جنتَس ییٚمۍ أسۍ ہیٚچھنٲے کہِ صفٲیی چھو نصٮ۪ف ایٖمان اگر أسۍ وٕچھو صفٲیی أزۍکِس دورَس منٛز چھِ ساروِیو کھۄتہٕ زیادٕ صفٲیی ہُنٛد خیال تھاوُن تِکیٛازِ پُلوٗ تِکیٛازِ گرٕد چھِ آسان واریاہ نٮ۪بر نیرو گاڑے گاڑِ چھِ آسان اگر نہٕ أسۍ صفٲیَن ہُنٛد خیال تھاوَو کیٚنہہ خبر کۭتیٛاہ بٮ۪مارِ وۄتھَن یٚیمۍ أسۍ ہیٚچھنٲے کہِ عیٖد آسیو کیٚنہہ خوشی آسہِ یہِ پانَس خٲطٕر أنیوٗ تہِ ٲسۍزیو وٕچھان ہمساے کانٛہہ ما چھِ غریٖب یتیٖم ما چھِ کانٛہہ مِسکیٖن ما چھِ کانٛہہ تِمَن تہِ ٲسۍزیو کھیٚاناوان چاناوان أتی ٲسۍزیو پانہٕ تہِ کھٮ۪وان بٲگراوان ٲسۍزیو چیٖز ییٚمۍ سۭتۍ خۄدا صٲب چھِ برکت کران علم ٲسۍزیو حٲصِل کران تِکیٛازِ علم حٲصِل کَرُن چھُ پرٛٮ۪تھ کٲنٛسہِ مُسلمان مردَس زنہِ پٮ۪ٹھ فرض ییٚمۍ أسۍ ہیٚچھنٲے کہِ علم پَرُن تہِ چھُو اَکھ صدقہٕ تِکیٛازِ علمہٕ سۭتۍ چھُو أکِس اِنسانَس أچھَن منٛز اَکھ نوٗر آسان سُہ چھُنہٕ آسان اَن پَڑَس اَن پَڑ کَرِنہٕ صحیح تہِ غلطس منٛز فرق مگر یُس علم وول آسہِ سُہ ہسا کَرِ فرق اگر یُس اِنسان دُنیا علم سۭتۍ سۭتۍ ٲخٕرَتٕچ علم تہِ کرِحٲصِل سُہ ہسا چھِ سارِوی کھۄتہٕ اعلیٰ تِکیٛازِ سٲنۍ ٹٲٹھۍ نبِیَن چھُ ووٚنمُت یُس یہِ علم چھُو یہِ چھِو حلال تہٕ حرامَس منٛز پہچان کران یُس اَسہِ ہیٚچھناوان چھُ یہِ دیٖنہِ اسلام یُس ٹٲٹھۍ نبِیَن اَسہِ ووٚن کہِ پنٛنِس مٲلِس ماجہِ سۭتۍ ٲسۍزیو رُت سُلوٗک کران مٲلِس ماجہِ ہِنٛدٮ۪ن کھۄرَن تَل چھُو جنت اگر ماجہِ ہٕنٛدٮ۪ن کھۄرَن تَل جنت چھُ مول چھُ جنتُک دروازٕ یہِ کٔمۍ سۭتۍ لٔج اَسہِ پتہ ییٚلہِ اَسہِ پَنٕنۍ ٹٲٹھۍ نبِیَن حضرت محمد مُصطفیٰ صلی اللہ علیہِ وَسَلمَن ووٚن ییٚلہِ اَسہِ تٔمۍ ووٚن رِشتہٕ دارَن سۭتۍ ٲسۍزیو رُت سُلوٗک کران تِمَن سۭتۍ ٲسۍزیو نہٕ بُرٕ سُلوٗک کران اگر کانٛہہ اوٚرٕ کیٚنہہ تۄہہِ سۭتۍ ظُلُم کَرِ زیادتی کَرِ یورٕ گژھِ معاف کَرُن زیادٕ کھۄتہٕ زیادٕ گژھِ سونچُن کہِ أمۍ کٔر مےٚ سۭتۍ یہِ زیادتی بہٕ کَرٕ أمِس یورٕ معاف أمۍ سۭتۍ چھِ ماے محبت بڑان